ییٚمہِ دۄہ تہِ بہٕ آسہِ بِہتھ کُنہِ دۄہ أسہِ میٛٲنۍ دوس تہٕ آسَن بِہتھ أسۍ چھِ تَمہِ دۄہ پٕلان کران اَکھ مطلب چھِ اَسہِ کَران گاڈٕ رَٹنہِ خٲطرٕ چھِ أسۍ نیران أسۍ چھِ گژھان پنٛنہِ ایریا پٮ۪ٹھ واریاہ زیادٕ دوٗر گاڈٕ رَٹنہٕ خٲطرٕ تَمہِ سۭتۍ چھِ اَسہِ یہِ اَکھ تور ٹایم تہِ چھُ انسانس نیران تُکنٕے بییٚہِ ییٚلہِ گاڈٕ رَٹنہِ بیٚہہِ بیٚیہِ چھُ برادشٕچ لیوَل تہِ گژھان حٲصِل اِنسانس تہٕ واریاہ مزٕ چھِ یِوان تَتھ دوران اَسہِ یُتھُے أسۍ گاڈٕ رَٹنہِ گژھو بیٚیہِ چھِ بنان اَسہِ یہِ پانَس خٲطرٕ مطلب سیُن تہِ چھِ بنان ییٚلہِ اِنسان اَکھ گاڈ رَٹہِ تَتہِ تَتہِ چھِ بنان ضٔروری سیُن تہِ پانَس خٲطرٕ أسۍ چھِ تَتہِ واریاہ ییٚلہِ أسۍ بِہتھ آسو پنٕنۍ دوس تہٕ أکۍسٕے جایہِ پتہٕ چھِ أسۍ آسان واریاہ یِمو کیٛاہ چھُ ونان اَتھ گٮ۪وُن گٮ۪وان پانہٕ ؤنۍ پنٕنۍ کٲشِرۍ بٲتھ چھِ أسۍ گٮ۪وان تَتہِ ییٚلہِ أکۍسٕے جایہِ بِہتھ لگو دۄہَس دۄہَس لگو دوس ژور پانٛژھ واریاہ مزٕ چھِ یِوان یہِ ہسا چھِ ضٔروٗری انسانَس تَتہِ ییٚلہِ پانہٕ ؤنۍ آسہِ بِہتھ تٔتی اکھ أکِس سۭتۍ تہٕ بور تہِ گژھِ نہٕ کِہیٖنۍ ییٚلہِ اکھ أکِس سۭتۍ کَتھ کرو یا گٮ۪وو یا کیٚنٛہہ کَرو اورٕ یورٕ تہٕ أتی چھُ واریاہ زیادٕ مزٕ یِوان